اَسلامُ عَلیکُم اَسلامُ عَلیکُم وَعلیکُم اسَلام ٹھیٖک چھِوٕ حظ آ شۅنٛگوٕ حظ ٹھیٖک اِشتیاق صٲب چھِوٕ حظ اَسہِ چھِ کیٚلمہٕ پیٚٹھٕ کۅلگام کیٚلم وَنان اتھ آ اَسہِ چھُ خانٛدر نا آ اَٹھووُہ کُنترٕٛہ چھُ اَسہِ خانٛدر آ اَسہِ چھُ ہُہ ترٛامہِ ہَتھ کھنٛڈ ہَتھ ترٛامہِ اَسہِ ؤنۍتَو یہِ ایٚسٹِمیٹ ماز واز کوٗتاہ لگہِ اَسہِ

اکھ ہَتھ دَہ تھٲوِزیٚو تُہۍ اکھ ہتھ دَہ ڈۅڈ کۅنٛٹل ہا ٹھیٖک تُہۍ چھِو تَمہِ دۅہ فرٛی نا اَٹھووُہ اٹھووُہ کُنترٕٛہ چھُ اسہِ اَہَن حظ مےٚ ؤنۍتَو تُہۍ اَسہِ چھُ ایٚسٹِمیٹ دِیُن ایٚگزیٹ ایٚسٹِمیٹ چھُنا ماز واز بیٚیہِ کیٛاہ چھُ لگان میٹیٖریل ؤٹیٖریل ٹھیٖک یِم ماز ژیٹان چھِ تِم چھِوٕ تُہۍ یِم ماز ژیٹان تِم چھِوٕ تُہۍ پانسٕے سٟتۍ آسان کِنہٕ اَسہِ چھِ الگ انٕنی تِم نہٕ اَگر پتےَ پانَس سٟتۍ چھِوٕ آسان تہٕ تیٚلہِ گوٚو بہتر تی ٹھیٖک آ تُہۍ ؤنۍتَو مےٚ تُہۍ کوٗتاہ چھِوٕ تقریباً ہیٚوان ترٛیَن ترٛیَن دۅہَن ترٛیَن ترٛےٚ رٲژ ترٛےٚ دۅہ سوداہ گژھِ چھُکٲیِتھ آسُن تھوڑا گژھِ کم زیادہ ماز اگر تُہی دیٛٲونٲوِو سُہ گوٚو بہتر

آ تیٚلہِ کرسا کتہِ سَمکھو تۅہہِ پگاہ چھِوٕ تُہۍ یلے کِنہٕ کٲلۍکیٚتھ تیٚلہِ کرہو بہٕ پَگاہ باہ اکھ بَجے فون تہٕ بہٕ یِمہو تیٚلہِ اوٗرۍ ٹھیٖک چھا

چَلو سر ٹھیٖک چھُ